اکھ ایکسپیرینس ریسینٹ ایکسپیرینس یا ریسینٹ میموریبٔل اِوینٛٹ یُس بہٕ ڈِسکرایِب ہٮ۪کہٕ کٔرِتھ یا شِیر ہٮ۪کہٕ کٔرِتھ پٔتمِس أکِس ؤریس منٛز یُس مےٚ سۭتۍ گوٚو سُہ چھُ زِ پٔتمہِ ؤری ییٚمی ٹایمہٕ گٔیہِ أسۍ پنِنس کالیجس سۭتۍ پِکنِک پِکِنک کوٚت اوس اَسہِ گژھُن پِکِنک اوس اَسہِ گژھُن پہلگام اَسہِ ٲسۍ زٕ کلاس تَتھ منٛز شٲمِل اکھ اوس سون کلاس آیی ایم بی اے ٹینٛتھٕ سیمِسٹر بیٚیہِ اوس دٔیُم کلاس تھٲڑ سیمِسٹر آیی ایم بی اے مطلب سٲنۍ جوٗنیر یِم ٲسۍ صبُٮحٲے درٛاے أسۍ ستھ بَجے پَنٕنہِ کالیجہِ پٮ۪ٹھ تَقریٖبن سَتھ ساڑٕ سَتھ أسۍ ٲسۍ دۄن بَسن منٛز سٲنۍ جوٗنِیر ٲسۍ أکِس بَسہِ منٛز تہٕ أسۍ ٲسۍ بیٚکِس بَسہِ منٛز مَسلہٕ اوس یہِ زِ یۄس سٲنۍ بَس ٲسۍ تَتھ اوس سپیٖڈ لِمِٹ ژَتجی أسۍ درٛایہِ ساڑٕ سَتھ ییٚتہِ نَون بَجن تانۍ ٲسۍ أسۍ اوس نہٕ اَسہِ پُلۄوم تہِ کراس کوٚرمُت کیٚنٛہہ پَتہٕ کٔر اَسہِ کٲم پَتہٕ کوٚر اَسہِ رُکوو اَسہِ یہِ بَس أسۍ کھٔتۍ پَتہٕ پَنٕنٮ۪ن جوٗنیرن سۭتۍ تہٕ یُس اَسہِ بیاکھ بَس ٲسۍ سٲنۍ بَس ٲسۍ سۄ سوٗز اَسہِ واپَس أسۍ کھٔتۍ دۄشوٕے سیمِسٹر کھٔتۍ أسۍ أکسٕے بَسہِ یہِ اوس یاد گار یہِ اوس یاد گارٕے یاد گار یہِ پِکنِک سون کیازِ کہِ گۄدٕنٮ۪تھٕے گوٚو اَسہِ بَسہِ ہُنٛد مَسلہٕ تہٕ گاڑِ منٛز کوٚر اَسہِ واریاہ اینجاے پَنٕنٮ۪ن فرینٛڈن سۭتۍ تہِ پَنٕنٮ۪ن جوٗنِیرَن سۭتۍ تہِ یِم واریاہ اَصٕل ٲسۍ توٚتام تہٕ اکھ سودٕ اکھ وٲتۍ أسۍ تقریٖبن پہلگام پَتہٕ ؤتھۍ أسۍ یِتُھے أسۍ طور وٲتۍ تہٕ گٔیے أسۍ پارکہِ منٛز پارکہِ ہُنٛد ناو چھُم نہٕ وٕنکین یاد کیٚنٛہہ تہٕ گٔیے أسۍ پارکہِ منٛز کوٚر اَسہِ لنٛچ اَصٕل پٲٹھۍ کوٚر اَسہِ لنٛچ اینجاے کوٚر اَسہِ تُلۍ اَسہِ فوٹو ووٹو تُلۍ اسہِ تہٕ پَتہٕ کیاہ سا پھیٖرۍ أسۍ سٲرسٕے پہلگامَس پھیٖرۍ أسۍ تقریٖبن دۄن گنٛٹن ڈاین گنٛٹن تانۍ پھیٖرۍ أسۍ پہلگامَس تِماشہٕ وٕچھنس لۄکٹٮ۪ن شُرٮ۪ن وٕچھنَس تَماشہٕ پارکَو منٛز پھیٖرۍ أسۍ باقٕے چیٖزکٔر اَسہِ پنٕنٮ۪ن فرینٛڈن سۭتۍ واریاہ اینجاے کوٚر ژور ساڈٕ ژور ہیوو درٛاے أسۍ واپس پہلگام یِتُھے أسۍ پہلگام واپَس درٛاے تہٕ أسۍ کھٔتۍ گۄڈٕنیتھ بَسہِ تہٕ سٲنۍ جوٗنیر کھٔتۍ تَمہِ پَتہٕ مَسلہٕ گوٚو یہِ کہِ یِم سٲنۍ جوٗنیر ٲسۍ تِم ٲسۍ وَنان أسۍ بیٚہمو بَسہِ پَتہٕ کَنۍ ہتہ کہِ أسۍ ٲسۍ آلریڈی بِہتھ تِم ٲسۍ وَنان اسہِ تُہۍ ؤتِھو تھوٚد اَتس بیٚہمو اَسہِ تہٕ یَتھ منٛز میانیو اَڈیو کَلاس میٹو کوٚرُکھ نہٕ سُہ برداشت کیٚنٛہہ کہِ تمن گوٚو تھوڑا تِمن سۭتۍ تُو تُو میں میں یَتھ پٮ۪ٹھ تھوڑا مَسلہٕ بَنیو یہِ اوس اکھ یاد گار میموریبٔل اِوینٛٹ میانہِ زنٛدگی منٛز پٔتمِس ؤریس منٛز تہٕ یہِ اوس یہِ دۄہ روٗد سانہِ خٲطر ٹھیٖک ٹھاکھ تہِ تہٕ سیڈ تہِ روٗد ٹھیٖک ٹھاکھ روٗد زِ اینجاے کوٚر پَنٕٮ۪ن فرینٛڈن ستۭۍ پَنٕنٮ۪ن جوٗنیرَن سۭتۍ تہٕ سیڈ روٗد تَوے کہِ لاسٹس گوٚو جوٗنیرَن سۭتۍ تھوڑا بَکواس یُس نہٕ گژھُن گژھِ ہے کیٚنٛہہ